واریاہ اصٕل پرٛوڈَکٹہٕ مےٚ آو یہِ واریاہَن کامیٚن بَکار اَتھ منٛز چھُس بہٕ بَناوان ژوٚٹ تہِ اَتھ منٛز چھُس بہٕ وُشناوان سیُن تہِ اَتھ منٛز چھُس بہٕ پیٖزا تہِ بَناوان اَتھ منٛز چھُس بہٕ واریاہ چیٖز ہیٚکان بَنٲیِتھ